ہیلو السلام علیکُم ٹھیٖک چھِو حظ آ أسۍ چھِ فارمر اَکھ آ اَسہِ چھِ واریاہ سَبزی تُہۍ ہیٚکوِ ہٮ۪تھ یہِ آ آ تیٚلہِ گوٚو ٹھیٖک اَسہِ چھُ وٕنۍکٮ۪س رُہَن چھُ اَسہِ اٮ۪ویلیبٕل بیٚیہِ چھُ اَسہِ رازما بیٚیہِ گٔے گَنڈٕ اَسہِ وٕنۍکٮ۪س ہاکھ تہِ چھُ آ بیٚیہِ چھِ مُجہِ گازرِ چھِ آ ؤنۍتو ریٹا ویٹا کیٛاہ چھِ اَسہِ چھِ اَگر تُہۍ وٕچھِو نہ کانٹِٹی کیٛاہ چھِ اَسہِ آ تَتھ منٛز چھُ اَسہِ اَلہٕ نیرٮ۪ن اَسہِ تقریٖباً ژور پانٛژھ کویِنٹَل یِتھَے کَنۍ چھُ اَسہِ لٲر تہِ اَکھ زٕ کویِنٹَل اس لیے چھُ کَم گژھان

برابر کَہہ رۄپیہِ کٔرۍہُس لٲر کٔرٮ۪ن اَسہِ دۄہَے یہِ ہے نہ سا کَہہ کٔرۍہُس وۄنۍ اَدٕ حظ ٹھیٖک چھُ ؤنۍتو یَتھ لٲرَن کیٛاہ لٲرَن چلو ٹھیٖک چھُ اَدٕ کیٛاہ یَتھ ساد ترٛےٚ ہَتھ کُن اَسہِ واریاہ کَم کیٛازِ پَرُس ترٛےٚ ہَتھ ترٛےٚ ہَتھ وُہ کٔرۍہُس ژور کویِنٹَل آ چلو دِیٖہُس بَلاے تُلِو ترٛےٚ ہَتھ دَہ گوٚو ٹھیٖک ہاکھ وٕچھُو تُہۍ ہاکَس کیٛاہ ریٹ وۄنۍ دیٖہُس کیٛاہ چلو ٹھیٖک چھُ یہِ گنٛڈَن چلو چلو ٹھیٖک چھُ یِمن گازِرٮ۪ن آ ۄۄزجہِ وۄزجہِ آ آ یِم چھِ کھیٚنۍ لایَک چلو ٹھیٖک چھُ آ وٕنۍکٮ۪س چھِ یِمَے چھِ بیٚیہِ آ رازما چھِ رازما رازماہن گۄڈٕنٮ۪تھ نہ رزاماہن کَتہِ ووٚنوُ تۄہہِ یِم چھِ تِرٛپَس بیٚیہِ چھُ ۂڑۍ رازاما کویِنٹَل کھنٛڈ آ یِم ۂڑۍ رازما چھِ تِمَے نہ چلو چلو ٹھیٖک سُہ چھُ کویِنٹَل کھنٛڈ کَر یِیِو تُہۍ آتھوارِ دۄہ چھِ أسۍ گرے چلو چلو ٹھیٖک کھِرم حظ کھِرم آ یُس یہِ واش روٗم چھُنہ تٔتھی حظ اَدٕ حظ ٹھیٖک حظ السلام علیکُم